اکہِ دۄہ ٲسٕس بہٕ رنان تہٕ پریشر کُکر گوٚو بٕلاسٹ تتھ ٲس تتھ ٲس نہٕ سِٹیٖم کھسان کینٛہہ تمہِ کِنۍ گوٚو سُہ اکھ کُکِنگ ڈِزاسٹر تہٕ پتہٕ گوٚو تمہِ سۭتۍ واریاہ زیادٕ رس آو چھکنہٕ ہوا بہہ کھوٚت سٲرسٕے تہٕ تمہِ بعد لوٚگ تتھ واریاہ زیادٕ ٹایِم رِکور گژھنس